جموں کَشمیٖرٕکۍ پانٛژَن ضِلَعن ہُنٛد ناو تَتھ منٛز گوٚو گۄڈنیُٚک رِیاسی دوٚیِم گوٚو پُنٛچ ترٛیٚیِم گوٚو سامبا ژوٗرِم گوٚو سرینگر پونٛژِم گوٚو جموں